آز کر بہٕ پنٕنِس لیپٹاپَس مُتلِق رِوِیو یُس مےٚ زٕ ؤری برونٛٹھ آنلاین چھُ آرڈر کوٚرمُت أسۍ چھِ ایپٕل کمپٔنی ہُنٛد اٮ۪م ون چِپسٕڈ وول میک بک ایئر یُس زیادٕ یہِ چھُ واریاہ زٲیل تہٕ بیٚیہِ حلکہٕ چھُ یہِ امہِ سۭتۍ کیاہ چھُ گژھان امہِ سۭتۍ چھُس بہٕ ہؠکان یہِ أکِس جایہِ پؠٹھ بیٚیِس جایہِ آسٲنی سان اورٕ یورٕ نِتھ تہٕ وۄنۍ کرو أسۍ کتھ اَمہِ چہِ بیٹری مُتعلق یۄس واریاہ ٹایم چھُ نیران تہٕ بیٚیہِ آرام سان چھُ یہِ جلدی جلدی چارٕج تہِ گژھان تہٕ اگر کتھ کرو امہِ چو سپیٖکرَن ہٕنٛدۍ یِم واریاہ تیز تہٕ بیٚیہِ کَلیر چھِ تہٕ بیٚیہِ اَصل کالٹی سپیٖکر چھِ اگر ڈسپٕلے یِچ أسۍ کتھ کرو ڈسپلے چھُ واریاہ صاف تہٕ شفاف بیٚیہِ یُس یتھ وٕچھِتھ مَزٕ چھُ لگان اگر کتھ کرو امِچ یُس پروسیسر چھُ سُہ چھُ دُنیاہس منٛز وٕنکؠن ساروی کھۄتہٕ تیز پروسیسر تہٕ ییٚمہِ کِنۍ یہِ اتھ منٛز أسۍ واریاہ بٔڑۍ یِم سوفٹہٕ وِیر چھِ تِم چھِ أسۍ آرام سان چھِ یہِ سارنٕے سافٹہٕ ویرن پکناوان اگر فایلن ہٕنٛز کتھ کرو فایلہٕ ٹرانسفر کرنس منٛز تہِ چھُنہٕ اَتھ کانٛہہ پریشٲنی تہٕ جلدی جلدی چھِ فایلہٕ أکِس جایہِ پؠٹھ بیٚیِس جایہِ ٹرانسفر ہؠکان گٔژھِتھ اگر میموری ہٕنٛز کتھ کرو یا ریمٕچ کتھ کرو سۄ تہِ چھِ اتھ واریاہ تیز باقٕے وسلام